یِتھ کٔنۍ زَن أسۍ وٕچھو کہِ سٲنِس ایریا ہَس منٛز یُس ایٚمپلایمیٚنٛٹ سٮ۪کٹَر چھِ یعنی بڈگٲمۍ ڈِسٹِرٛکَس منٛز یٔمۍ ذٔریعہِ لُکھ پَنٕنۍ زندگی بَسَر چھِ کَران پَنٕںۍ آمدٔنی چھِ کَماوان پَنٕںۍ زندگی پَنٕنۍ بچہِ پَنُن عیال چھِ پَکناوان ساروی کھۄتہٕ بٔڑِس مِقدارَس منٛز اگر أسۍ وٕچھو سُہ چھِ یِوان ایٚگرِکَلچر یعنی زٔمیٖندٲری لُکھ چھِ پنٛنِس زٔمیٖنَس پٮ۪ٹھ واریاہ قٕسمٕچ سبزی وۄپداوان یا باغ چھِ یا اَتھ منٛز چھِ یِوان دانہِ وۄپداوُن یٔمۍ ذٔریعہِ لُکھ پَنٕںۍ آمدٔنی پَنٕںۍ زندگی چھِ پَکناوان مگر اگر أسۍ وٕنۍ کہِ کِس ٹایمَس منٛز وٕچھو بَڈگٲمۍ ڈِسٹِرٛکَس منٛز چھِ ساروٕے کھۄتہٕ سا زیادٕ بَٹھٕے یِوان لَبنہٕ یِمو بَٹھو ذٔریعہِ چھِ لُکھ پَنٕنۍ زندگی بَسَر کَران مگر بیٚکہِ سایڈٕ اگر أسۍ وٕچھو کہِ یِم بٹھٕ یِمو کوٚر اَسہِ خٲطرٕ واریاہ چَلینٛج کِرٛییٹ جیسے یِمو کوٚر سون ایٚنوارِمیٚنٛٹ یِمو کوٚر سون ماحول موٚکُر یِمو کوٚر سون ہوا موٚکُر یٔمۍ کہِ ذٔریعہِ لُکھ واریاہ بٮ۪مارٮ۪ن مںٛز مبتلا گٔے اَستَما پیشَنٛٹ گٔے زیادٕ یا باقٕے بٮ۪مارِ گٔے اَتھ منٛز مگر لُکو لُکھ چھِ اَتھ منٛز واریاہ زیادٕ کَمٲیِتھ تہِ ہیٚکان یِمَن لُکَن نہٕ کانٛہہ ذٔریعہِ اوس یِمَن لُکَن نِش نہٕ زٔمیٖن اوس کہِ تِم کَرٕہَن پَنٕنۍ زندگی بَسَر تَتھ تَتھ منٛز پَنٕںۍ آمدٔنی کَرٕہَن آمدٔنی بَناوہَن مگر تِمَن او تِمَن نِش اوس نہٕ سُہ ذٔریعہِ مگر تِمَن خٲطرٕ بَنیو وۄنۍ یہِ بَٹھٕ اَکھ ذٔریعہِ مگر اگر أسۍ بیٚکہِ سایڈٕ وٕچھو کہِ یِم چھِ واریاہ زیادٕ اَسہِ چَلینٛجِز تہِ دِوان لُکھ چھِ باقٕے سٮ۪کٹَرَن منٛز تہِ کٲم کَران جیسے سٔرِوسٕز ٹٮ۪کنالجی اَمہِ علاوٕ تہِ زٔمیٖندٲری علاوٕ یا بَٹھو علاوٕ تہِ چھِ یِوان واریاہ زیادٕ ٹٮ۪کنالجی لَبنہٕ بَڈگٲمۍ ڈِسٹِرٛکَس منٛز واریاہ زیادٕ اِنڈَسٹِرٛیٖز چھِ یِوان لَبنہٕ یِمَن منٛز ٹٮ۪کنالجی یوٗز کٔرِتھ یِمَن منٛز باقٕے چیٖز یوٗز کٔرِتھ باقٕے پاوٲرٕز یوٗز کٔرِتھ چیٖز چھِ یِوان جَنریٹ کَرنہٕ یَتھ منٛز لُکھ پَنٕنۍ آمدٔنی چھِ کماوان سُہ تہِ چھِ اَکھ سٮ۪کٹر بنیومُت لُکَن خٲطرٕ یَتھ منٛز تِم پَنٕنۍ آمدٔنی کَمٲیِتھ پَںٕنۍ زندگی چھِ خۄشحٲلی سان بَسَر کَران لُکھ چھِ واریاہ زیادٕ خۄش کہِ تِمَن مِلے ییٖتیٛاہ ذٔریعہِ ییٖتیٛاہ سٮ۪کٹٲرٕز مِلے تِمَن پَنٕںۍ زندگی بَسَر کَرنہٕ خٲطرٕ